بہٕ وَن ہُنٛدُے پانٛژَن سٹیٹَن ہُنٛد اِنڈہِکٮ۪ن سٹیٹن ہُنٛد ناو گۄڈٕنٮ۪تھٕے چھِ وَن بہٕ مٔدہیاہ پردیش دوٚیِم چھُ آندھرا پردیش ترٛیٚیِم چھُ بِہار ژوٗرِم چھُ گوا تہٕ پوٗنٛژِم چھُ کرناٹکہٕ یِم چھِ مےٚ پانٛژھ سِٹیٹ یِم مےٚ واریاہ اَصٕل چھِ باسان